ٲں دورنَس منٛز چھِ مےٚ واریاہن چیٖزَن ہٕنٛدۍ مان ژٕ اَگر أسۍ دوران چِھِ ٹرڈَملَس پؠٹھ تمہِ وَجَہ چھِ مےٚ گژھہِ ؤرٕک اوُٹ